مےٚ چھِ بَچپَنچہِ واریاہ زیادٕ یادٕ یَتھ منٛز یِوان چھِ أسۍ ٲسۍ بَچپَنَس منٛز گژھان سکوٗل یِکوٹَے تَتہِ ٲسۍ أسۍ واریاہ زیادٕ گِنٛدان سُہ چھُ مےٚ واریاہ زیادٕ یادگار بیٚیہِ ٲسۍ أسۍ ہَمساَین ہُنٛد گژھان خانَن گِنٛدنہِ بیٚیہِ ٲسۍ أسۍ ترُپَن تہِ گِنٛدان بَچپَنَس منٛز بیٚیہِ ٲسۍ أسۍ سکوٗلَس سۭتۍ ایکسکرشَن نِوان سُہ چھُ مےٚ واریاہ زیادٕ یادگار بیٚیہِ آسہٕ مےٚ بَجہِ بیٚنہِ بہٕ ٲسٕس مَن پَتَے لاران مےٚ تہِ نِیو چَکرَس سُہ تہِ چھُ مےٚ یادگار یِم ٲسۍ مےٚ پانہٕ وٲنۍ نِوان گِنٛدنہِ بیٚیہِ گٔیَس بہٕ اَکہِ دۄہ بَچپَنَس منٛز یِرٕ سۄن منہِ منٛز سُہ چھُ مےٚ واریاہ زیادٕ یادگار بیٚیہِ اوس اَسہِ گَرِ خانٛدَر سُہ تہِ چھُ مےٚ یادگار بیٚیہِ ٲسۍ أسۍ گَرکٮ۪ن سۭتۍ گژھان ای۪کسکرشَن تَتہِ ٲسۍ أسۍ واریاہ زیادٕ گِنٛدان سُہ تہِ چھُ مےٚ واریاہ یادگار بیٚیہِ ٲسۍ أسۍ بَچپَنَس منٛز پَرنَس پٮ۪ٹھ تیۭتیاہ چوب پیوان سُہ تہِ چھُ مےٚ یادگار